یُس زَن مےٚ یہِ گۄڈنیُک چیٖز یہِ گۄڈنیُک پرٛوڈَکٹ اوٚن یہِ اوس واریاہ اَصٕل پرٛوڈَکٹ یہِ آو مےٚ واریاہ پَسنٛد اَتھ ٲسۍ واریاہ فٲیِدٕ گۄڈنیُکُے فٲیِدٕ اوس اَتھ ییٚتہِ بہٕ ییٚتہِ دُکان پٮ۪ٹھ وٕچھان اوسُس تَمہِ کھۄتہٕ اوس یہِ واریاہ سَستہٕ آن لایِن مےٚ تَمیُک آو مےٚ واریاہ دوٚیِم کَتھ گوٚو آز چھِ آسان گرم کٔہٕر یُتھ بہٕ اورٕ یورٕ نَژٕہَو اَکہِ دُکان پٮ۪ٹھ بیٚیہِ دُکان پٮ۪ٹھ بیٚیہِ مِلہِ ہیوا نہ مِلہِ ہیوا سُہ کوٚر مےٚ تیُتھ أنٛدرٕکَنی ییٚتہِ نَسٕے گَرِ بِہِتھ وٕچھ مےٚ فونَس پٮ۪ٹھٕے بیٚیہِ دَہَن مارکیٹَن پَتہٕ دَہ ریٹہٕ یۄس مےٚ پَسنٛد آے سُہ ووٚن اور یہِ چھُ واریاہ چیٖز تہِ اَصٕل ییٚمیُک آے مےٚ واریاہ فٲیِدٕ یہِ چھُس بہٕ وٕنہِ استعمال کَران اِسلیے اَتھ منٛز چھَنہٕ مےٚ کٕہٕنۍ تہِ شکایت یہِ باسیو مےٚ بہتریٖن چیٖز